وعلیکم السلام ورحمۃ اللہ وبرکاتہُ آ أسۍ چھِ گٔمٕتۍ چھرنبل آز برونٛٹھ پانژھ شیٚے دۄہ گٔے أسۍ چھرنبل أسۍ حظ درایہِ تیٚمہِ دۄہ صبحٲے ییٚلہِ أسۍ چھرنبل ییٚلہِ أسۍ یور وٲتۍ گۄلگوم کۄلگامہِ پٮ۪ٹھ چھُ سُہ پانژھ شیٚے کِلو میٹر یِوان حالن حالنہٕ پٮ۪ٹھ ہسا چھِ پتہٕ پٮ۪وان تتھ پاےدٔلۍ پکُن تتہِ پٮ۪ٹھ ہسا چھِ تپٲرۍ مزٕ بلاے یِوان پکنس تہِ تپٲرۍ چھِ آز گُرۍ تہِ کھژان بییٚہِ حظ چھِ تپٲرۍ ٹِپر تہِ کھژان ییٚلہِ ہسا أسۍ تور وٲتۍ ییٚلہِ أسہِ تتہِ ٹینٹ وینٹ دِیُت حظ تتہِ ہسا کٔر اسہِ کٲم أسۍ ہسا وٲتۍ لگ بگ ڈۄڈِ بجہِ یورٕ تتہِ دِیُت اسہِ ٹینٹ وینٹ تتہِ کٔر اسہِ کٲم أڑۍ ہسا گے زیُن اننہِ اڑٮ۪و ہسا لوگ رنُن اڑٮ۪و ہسا لوگ ٹینٹ دِیُن پتہٕ ہسا کٔر اسہِ کٲم پتہٕ ہسا درٛاے أسۍ نژنہِ کھٮ۪و حظ اورٕ آے حظ پتہٕ حظ لوٚگ اسہِ رنُن ونُن تتہِ ہسا أسۍ یار تتہِ ہسا أسۍ واریاہ عوام تہِ یِم زن اسہِ پتہٕ یار بنے یُتھے أسۍ کالچن وٲتۍ حظ تتہِ حظ أسۍ واریاہ تہٕ پتہٕ آو تِمن سۭتۍ تہِ اسہِ مزٕ حظ پتہٕ گے کٲم حظ